اگر أسۍ کَتھ کَرو سانٮ۪ن زنٮ۪ن کۭژاہ سہوٗلیت یا کَمہِ آیہِ ہٮ۪کو فراہم تِمن بٮ۪نٛکٕس سٔروِس کَمہِ آیہِ ہیٚکہِ تِمن دِتھ اتھ چھُ گورمِنٛٹن کیٚنٛہہ سِکیٖمہٕ کھُلایمَژٕ یِتھ کِنٮ۪ن ہٮ۪لٕتھ سٮ۪لٕف گرُپ چھِ تِمن گورمٮ۪نٛٹ پرٛووایِڈ کَران تاکہِ یِم سانہِ یِم زَنہِ چھِ یِم تہِ ہٮ۪کن خود کٔفیٖل بٔنِتھ سُہ کِتھ کٔٹھۍ کہِ یِمن چھُ گورمٮ۪نٛٹ اکھ سٕہ سِکیٖم دِوان تُہۍ کٔرِو سا کٲم تُہۍ کٔرِو فنٛڈِنٛگ رۄپیہِ ہَتھ ہَتھ رٮ۪تس منٛز رٮ۪تھ گٔژھِتھ چھِ یِمن اکھ تِم پونٛسہٕ گَژھان جمع بَہن رٮ۪تن منٛز تہٕ بیٚیہِ چھِ گژھان اَتھ سۭتۍ بیٛاکھ چیٖز کٲم یِمن چھُ گورمٮ۪نٛٹ دِوان لون یَتھ نہٕ کانٛہہ اِنٹرٛسٹ چھِ آسان اگر أسۍ وٕچھو گورمِنٛٹن کٔر وارِیاہ کوٗشِش کہِ یِمن کِتھ کٔنۍ واتہِ فٲدٕ تہٕ یِمن کَمہِ آیہِ واتہِ سٔروِس یِمن چھَنہٕ بٮ۪نٛکس منٛز گَژھُن او تَمہِ خٲطرٕ یِم بیٚہہ لٲنہِ منٛز یِمن کوٚر گورمِنٛٹن یِہوٚے سِکیٖم تہِ پرٛووایڈ تاکہِ یُس یِہُنٛد یہِ فاینانشل پرٛابلِم چھِ یہِ گَژھِ یِمن یِمن یہِ أتی مِلہِ یِمن تھوڑا ہوصلہٕ افضٲیی یا گورمٮ۪نٛٹ یا اِنشورٮ۪نٕس کمپٔنی چھِ کَران سپوٹ کَمن یِم زوٗ زَنہِ چھِ تاکہِ یِم بنن اِمپاورمٮ۪نٛٹ یی زنٮ۪ن منٛز گوٚو گورمنٛٹ چھِ یَژھان یِم تہِ یِم زَنہِ چھِ یِم گژھنہٕ کٲنٛسہِ محدوٗد روزنہِ یِم چھِ پنٛنہِ خٲطرے درٛامژٕ اور یِمن تہِ گَژھِ فٲیدٕ واتیُن یِتھ کٔنۍ أکِس مردس چھُ حقوٗق یا رایٹٕس دِوان گورمٮ۪نٛٹ تہٕ تِتھَے کٔنٮ۪تھ چھِ یَژھان گورمٮ۪نٛٹ یِمن زنٮ۪ن تہِ دِنۍ حقوٗق یہِ چھُ یِمن وقتہٕ وقتہٕ مختلف سِکیٖمہٕ دِوان مختلف مدتھ کَران مختلف کامیو سۭتۍ تاکہِ غض یُتٕے مقصد چھُ یُس یہِ لٔڑکی چھِ یا زٔنۍ چھِ یہِ موج بیٚنہِ سٲنۍ یہِ گَژھِ سٮ۪لٕف امبِڈٮ۪نٛٹہٕ روزٕنۍ یہِ گَژھِ نہٕ روزٕنۍ بیٚیہِ کٲنٛسہِ پٮ۪ٹھ کیٚنٛہہ اِنڈِپٮ۪نٛڈٮ۪نٛٹ مقصد چھُ یی یۄس یہِ سٲنۍ زٔنۍ سوسایٹی منٛز چھِ یہِ گَژھِ اکھ آزاد زٔنۍ روزٕنۍ یہِ چھِنہٕ ییٚمہِ آے برٛونٛہہ ٲس زنٮ۪ن لایان یا رایٹ اوس نہٕ یِمن خٲطرٕ تھوٚمُت گورمِنٛٹن آز چھُ گورمٮ۪نٛٹ یِمن دِوان برابر رایٹٕس تاکہِ یِم ہٮ۪کن پنٕنۍ کَتھ سوسایٹی منٛز کٔرِتھ یِتھَے کٔنۍ چھُ بٮ۪نٛکہِ تہِ وارِیاہ سِکیٖمہٕ پرٛووایڈ کَران یِتھ کٔنی گورمٮ۪نٛٹن کٔر سِکیٖم بیٹی پڑھاو بیٹی پڑھاو تاکہِ یُس یہِ سوسایٹی منٛز وٕنۍکٮ۪نس اَسہِ زٔنۍ چھِ باسان بٕظٲہر یہِ چھِ کمزور گٔمٕژ یا بٕظٲہر چھُ باسان اَسہِ اَمِچ چھنہٕ حقوٗق غرض چھِ یژھان یی گورمٮ۪نٛٹ یِم گَژھن جِنابہِ عٲلی پنٛنِسٕے پانس پٮ۪ٹھ روزٕنۍ ڈِپٮ۪نٛڈٮ۪نٹ نَہ کہِ کٲنٛسہِ بیٚیہِ أکِس پٮ۪ٹھ ڈِپٮ۪نٛڈ تَوَے چھُ گورمٮ۪نٛٹ دَپان تُہۍ یِمن کَمہِ آے دِمو أسۍ یہِ بٮ۪نٛک سٔروِس زَنٮ۪ن آسٲیِش پٲٹھۍ مےٚ کَم وارِیاہ سٮ۪ٹپ ہٮ۪کو أسۍ نِتھ اگر أسۍ اَمے ہٮ۪لٕتھ سٮ۪لٕف گرُپٕچ کَتھ کَرو گورمٮ۪نٛٹ چھِ یژھان یِم زَنہِ سانہِ چھِ یِم گَژھن کیٚنٛہہ حٲصِل کرنہِ یِم گَژھن نہٕ بیٚیہِ کٲنسہِ پٮ۪ٹھ ڈِپٮ۪نٛڈٮ۪نٛٹ روزِ یِم اِنڈپٮ۪ڈٮ۪نٛٹ روزٕنۍ غرض چھُ یی یُس یہِ زٔنۍ چھِ سوسایٹی منٛز یہِ گَژھِ کُنہِ پٲٹھۍ رۄپیہِ دَہ زینٕنۍ پنٛنہِ کٲم کَرٕنۍ پنُن کار کَرُن بیٚیہِ گَژھِ یہِ گرٕ تہِ چلاوُن یِتھ کٔنۍ اکھ موٚہنیوٗ چھُ گرٕ چلاوان یا موٚہنیوٗ چھُ کٲم کَران یِتھَے پٲٹھۍ گَژھِ یہِ زٔنۍ اکھ تہِ کٲم کار کَرُن بیٚیہِ چھِ یِوان وارِیاہن اِنشورٮ۪نٕس کمپٔنِین وننہٕ کہِ تِم کَرن سپوٹ کَمن زنٮ۪ن کَتھ أکِس رِجنس منٛز تاکہِ تِم ہٮ۪کن ییٚمہِ آے ییٚمہِ آے برٛونٛہہ یِم سانہِ ماجہِ بیٚنہِ آسنہٕ گَرِ نٮ۪بر نیران یا باقٕے چیٖز أسۍ یِم پرٛابلِم ٲسۍ یِم فیس کَران تہِ گَژھِ نہٕ أکِس پرٛٮ۪زنٛٹِچ سوسایٹی منٛز وٕنۍکٮ۪نس یا أکِس اکھ موج بیٚنہِ تٔمِس گَسہِ نہٕ یہِ پیوٚن کَرُن کِہیٖنۍ تَمے کِنۍ چھِ گورمٮ۪نٛٹ یِمن یِم سِکیٖم دِوان